اگر بہٕ کَتھ کَرٕ ٹرٛانسپوٗرٹ سِسٹَم اِنڈیا ہُک یہِ چھُ واریاہ بَکواس زیادٕ تَر زَنانَن خٲطرٕ کیٛازِکہِ زَنان چھَنہٕ ہیٚکان ؤنِتھ گاڑِ منٛز کیٚنٛہہ اگر تٔمِس کانٛہہ چھیڑان چھُ تَتھ منٛز چھُکھ آسان تیٖتیاہ لوٗکھ بھٔرمٕتۍ ڈَبٕل لایِن چھَکھ آسان بَنٲومٕژ اِوٕن کہِ کَنڈَکٹَر چھُ آسان یتہِ وَنان بھایِی صا بھایی صاحب پرٛا پَتھ کُن پٔکِو تَلہ بہن جی پَتھ کُن پَک ڈَبٕل لایِن بَناو کانٛہہ چھُنہٕ بٔہران کیٚنٛہہ وَننَس اَتھ خٲطرٕ گَژھہِ اصوٗل آسُن بَنٲیِتھ کہِ یِتھ کٔنۍ گاڑِ چھُ آسان لیٚکھِتھ اَکہِ سایڈٕ اونلی ووٗمیٚنٕز تہٕ تَپٲرۍ گژھَن زَنانَے یاژٕ بیٚہنۍ یا یوٗتاہ گاڑِ منٛز شوٗبہِ لوٗکھ بھَرٕنۍ تِتی ٲں گژھَن بھَرٕنہٕ یِنۍ کیٛازِکہِ اَکھ زَنان ہیٚکہِ نہٕ ہمیشہِ ایٚکٕسپرٛیٚس کٔرِتھ کیٚنٛہہ تٔمِس سۭتۍ کۄس ہیٚریسمیٚنٛٹ چھِ یِوان ٲں گَژھنہٕ گاڑِ منٛز یا سۄ کمہِ چیٖزِ ٲں نِش گٔے اَن کَمفٲرٹیبٕل ہمیشہِ چھَنہٕ ہیٚکان سۄ ایٚکٕسپرٛیٚس کٔرِتھ کیٚنٛہہ